مےٚ چھِ جنرل نرسنگ کٔرمٕژ بہٕ چھس یَژھان کہِ یُس یہِ پرٛوفیشن چوٗز کوٚر أتھۍ پروفیشنس منز گَژھِ مےٚ جاب مِلٕنۍ بہٕ گٔسٕس پنُن پرٛوفیشن پروموٹ کَرٕنۍ کیازِکہِ مےٚ چھ انٹرسٹ أتھۍ منز جنرل نرسنگ منٛزے بہٕ گٔسس کَرٕنۍ لُکن ہنٛز خدمت ہوسپٹلن منٛز یِم تہِ پیشنٹ چھِ تِمَن کرٕہا بہٕ مدَدتا یِژٕے چھِ مےٚ مطلب فیوچَرس منز جاب گژھِ مےٚ مِلٕنۍ بَس